اسلامُ علیکُم ورحمتہ اللہ وبرکاتہ بہٕ چھَس بَنڈٕ پورِ روزان ییٚتہِ چھِ واریاہ سکوٗل واریاہ سکوٗل اِسلامِک پَبلِک سکوٗل ماڈَل پَبلِک سکوٗل واریاہ سکوٗل چھِ بہٕ چھَس پَران اِسلامیا پَبلِک سکوٗلَس منٛز تَتہِ چھِ پَرناوان اَسہِ واریاہ سَبجَکٹ اِنٛگلِش چھِ پَرناوان اُردو چھُ پَرناوان ہِشٹری چھِ پَرناوان اٮ۪جُکیشَن چھِ پَرناوان واریاہ سَبجَکٹ اِنٛگلِش چھِ اَسہِ پَرناوان خۄرشیٖد صٲب خۄشِد سَر چھِ اَسہِ پَرناوان واریاہ زیادٕ اَصٕل پٲٹھۍ سُہ چھِ پَرناوان اَسہِ دِلچَسپی سان ییٚلہِ سُہ کھَسان چھِ بوڈَس پٮ۪ٹھ اٮ۪کٕسپٕلین کَران چھِ واریاہ اَصٕل پٲٹھۍ اکھ پویِنٛٹ چھِ اَسہِ دۄیہِ ترٛےٚ پھِر سَمجاوان پَتہٕ یَژھ نہٕ سَمٕجھ ای کِہیٖنۍ پَتہٕ چھِ أسۍ بیٚیہِ وَنان سَر اَسہِ کٔرِو حظ رِپیٖٹ پَتہٕ أسۍ کَران چھِ أسۍ بیٚیہِ سُہ پَتہٕ چھِ اَسہِ ہیٚچھناوان اَدٕ اُردو چھِ اَسہِ پَرناوان میم اَسہِ چھِ پَرناوان میڈَم اُردو تٔمِس چھُ ناو نازِما میم نازِما میم چھِ واریاہ اَصٕل پٲٹھۍ اُردو پَرناوان سُہ چھِ شعار شعیر ہیٚچھناوان سُہ چھُ اُردو پٲٹھۍ اَسہِ کَتھ تہِ ہیٚچھناوان کَرٕنۍ بیٚیہِ چھِ اَسہِ پَرناوان اٮ۪جوکیشَن تنویٖرا میم تنویٖرا میڈَم چھُ اَسہِ پَرناوان سُہ تہِ چھُ کَران واریاہ زیادٕ اَصٕل پٲٹھۍ اٮ۪کٕسپٕلین کوسچَن سَمجاوان اٮ۪گزامَس منٛز کِتھ پٲٹھۍ گَژھِ پَرُن ایٚگزام برٛونٛہہ کِتھ پٲٹھۍ کٔرِو تُہۍ تَیٲری زِ تُہۍ ہیٚکِو پَگاہ اٮ۪گزام دِتھ بیٚیہِ چھِ اَسہِ پَرناوان اِیی وی اٮ۪س چھِ اَسہِ پَرناوان پَرناوان اَنجوٗ میم چھُ پَرناوان ایی وی اٮ۪س تٔمِس چھِ تٔمِس سُہ چھُ واریاہ زیادٕ اَصٕل ٹیٖچَر سُہ چھِ پَرناوان اَصٕل پٲٹھۍ مگر اٮ۪کٕسپٕلین چھِس نہٕ تَگان تِتھ پٲٹھۍ کَرُن کِہیٖنۍ اِتھ پٲٹھۍ ٹی بَچَس سَمٕجھ یی ہے اَگَر أسۍ تٔمِس بیٚیہِ چھِ وَنان میڈم اَسہِ ہیٚچھنٲیِہ حظ بیٚیہِ أسۍ گوٚو نہٕ یہِ اَکہِ پھِرِ اٮ۪کٕسپٕلین کِہیٖنۍ سُہ چھُ اورٕ روب کَران دَپان چھِ نہ تۄہہِ کیٛازِ آو نہٕ سَمٕج تۄہہِ کیازِ آو نہٕ سَمٕج اَکہِ پھِرِ اَکہِ پھِرِ ہیٚچھناوُ پَتہٕ چھِ سُہ روب کَران أسۍ چھِ پَتہٕ کھۄژان أسۍ چھِنہٕ تٔمِس ہٮ۪کان بیٚیہِ کیٚنٛہہ واپَس ؤنِتھ کِہیٖنۍ تمہِ وَجہ سۭتۍ چھِ پَتہٕ اٮ۪گزامَس مَنٛز تٔمِس کَم مارکٕس تِمَن سَبجَکٹَن یِوان تٔمۍ سٕنٛدِس سَبجَکٹَس یِوان کَمٕے مارکٕس بیٚیہِ چھِ اَسہِ پَرناوان بیٛاکھ ٹیٖچَر تٔمۍ سُنٛد ناو چھُ غلام حَسَن حَسَن سَر سُہ چھِ اَسہِ پَرناوان کَشمیٖری کَشمیٖری چھِ واریاہ زیادٕ اَصٕل پٲٹھۍ پَرناوان تَتھ منٛز چھِنہٕ اَسہِ دِکَت تہِ گَژھان پَرنَس منٛز کِہیٖنۍ سُہ چھُ اَسہِ واریاہ اَصٕل پٲٹھۍ پَرناوان أسۍ چھِ ہیٚچھان واریاہ اَصٕل پٲٹھۍ سُہ کَشمیٖری کیٛازِکہِ أسۍ چھِ پانہٕ بولان کَشمیٖری تِم تَوَے چھِ أسۍ ہیٚچھان کَشمیٖری زیادٕ اَصٕل پٲٹھۍ پَرُن